اسَلام علیکُم اَہَن حظ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک اَہَن آ مےٚ حظ ووت لَگ بَگ پانٛژھ شےٚ دوہ پیٚٹھ واریاہ کَلہٕ دود نہَ حظ چھِ نیٚنٛدٕر یِوان نہَ کیٚنٛہہ اَہَن حظ پَران چھِ نیٖٹَس خٲطرٕ چھِ کَران کوچِنٛگ اَہَن حظ تھوڑا چھُ ٹیٚنشَنٕے تہٕ آ نہَ حظ وُنہِ ونیٛاو نہٕ کٲنٛسی نِش تہٕ تۄہے کَرییو اَسہِ کال وۅنۍ اَسہِ دوٚپ تُہۍ وَنہوو تُہۍ لیٖکھِو حظ ناو رُویدا حَسَن آ اَہَن حظ کَلہٕ دود حظ چھُ کَران خَطرناک اوٗترٕ پیٚٹھٕ تہٕ نہَ چھِ نیٚنٛدٕر یِوان بیٚیہِ چھِ یہِ تھوڑا مےٚ سِٹرٛسٕے اوٗترٕ پیٚٹھ تہٕ ایٚگزامُک تہِ چھُ اَہَن حظ نہَ حظ نیٚنٛدٕر تہِ چھَ نہٕ زیاد یِوان کیٚنٛہہ ترٛےٚ ژور گَنٹہٕ چھِ یِوان بَس

اَہَن حظ میڈَم اَہَن حظ ٹھیٖک اَہَن حظ میڈَم بِہِو رۅبَس